ہیٚلو وعلیکُم سلام

اَہَن حظ آ کیٚنٛہہ چھُنہٕ پَگاہ ییٖزیٚو بۅدوارِ دۄہ ٹھیٖک چھُنہٕ حظ کیٚنٛہہ نہَ حظ چھُنہٕ کیٚنٛہہ چھُنہٕ پَگاہ ییٖزیٚو